وعلیکُم السلام السلامُ علیکُم آ

مےٚ حظ ٲس اوترٕ پٮ۪ٹھ زُکام اوسُم تۭرٕ تَپھ ٲسِم تہٕ مےٚ کھیوٚو یہِ دَوا تہِ واریاہ تہٕ فرق باسیاو نہٕ کِہیٖنۍ اچھا اتہِ چھِو حظ یہِ کانٛہہ تۄہہِ یُس چِٹھِ وِٹھِ چھِ رَٹان رِسیپٹہٕ اچھا تۄہہِ کٕژ بَجے چھِ آسان یہِ اوٚپنِنٛگ کیاہ ٹایِمِنگ چھ اَتھ اچھا بَنٛد کَر حظ چھُ گَژھان بَنٛد بَنٛد کَر چھُ گَژھان اچھا اچھا یہِ اوف کَر حظ چھُ آسان اچھا ٹھیٖک ٹھیٖک ٹھیٖک صُبَس ٲسۍوٕ حظ ایویلبل مےٚ حظ بوٗز واریاہ تُہُنٛد تَوے

آسیا آسِیا حظ چھُ مےٚ ناو آسِیا شَبیٖر

ٹھیٖک حظ چھُ شُکرِیا حظ ٹھیٖک حظ بییہِ فیٖس ویٖس کیاہ حظ چھُ اچھا ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ نہ نہ حظ نہ بَس یِہوٚے حظ اوسُم ٹھیٖک حظ چھُ السلامُ علیکُم